وعلیکُم السلام اَہَن حظ ٹھیٖک حظ اَہَن حظ آ اَہَن آ آ أسۍ چھِ تِمَے اۭں ؤنِو حظ اۭں اَہَن حظ بَنہِ تۄہہِ کَمیُک چھُو ضوٚرتھ کُس بیول اَہَن حظ اَسہِ نِش چھِ سورٕے اٮ۪ویلیبٕل کیٚنہہ چھُنہٕ پرواے تہٕ یہِ بیٚیہِ کیٛاہ چھُو تۄہہِ کَرُن یِم بیٛٲلۍ بَنَن سٲری اَسہِ نِش ہایبِرٛڈ چھِ بیٚیہِ اَصٕل آسان تہٕ نہ حظ ہٮ۪لہِ وٮ۪لہِ نہٕ حظ چھِنہٕ نیران یِم حظ چھِ یِمَن ہُنٛد اگر تُہۍ مرژٕوانٛگَن تھل مِثال دِیِو وانٛگَن تھل تِم روزن کُلۍ روزن ژھوٚٹۍ ژھوٚٹۍ البتہ یِم تِمَن پھل آسن تِم آسن بہتر ٹماٹَر چھِنہٕ ہایبِرٛڈٕکۍ پھَٹَن یِمَن مَرژٕوانٛگَنَن یِمَن رازما پٔتلَن یِمَن چھِنہٕ سۄ سِکیب وِکیب کھَسان کیٚنہہ وۄنۍ چھِ کٲم وۄنۍ کٔرۍہوٗ تُہۍ کٲم نہ ترٲیِو نہ چھِ یِمَن ہایبِرٛڈ چھِ اصٕل نہ چھُو تۄہہِ پَتہٕ بار بار یِنٕچ ضوٚرتھ بٲلۍ والٮ۪ن نِش تُہۍ أنۍہوٗ بیول نوٚو تُہۍ کٔڑیوٗ پنٛنُے کریلہٕ چھِ ٹماٹر چھِ یِمَن کٔڑیوٗ تُہۍ پَنٛنُے بیول سُے تھٲیِو تُہۍ بیٚیہِ ؤری کیُتھ بیول یہِ چھُنہٕ ژھانٛڈُن کیٚنہہ اَسہِ اَسہِ تہِ چھِ ڈِمانٛڈ ہایبِرٛڈسٕے یوت اَوَے چھِ اَسہِ یہِ تھوٚمُت اصٕل اَسہِ تہِ گژھِ کیشٹٕمَر بار بار یِن تہٕ بیٚیہِ حظ چھُ نہ حظ دوا چھِنہٕ کَرُن کیٚنہہ تہٕ البتہ وۄنۍ یَلہٕ ییٚلہِ تُہۍ ونٛنٕے چھُو کھادِ مۄٹھا مۄٹھا کَمٕے ترٲو البتہ یوٗرِیا زیادٕ تہِ نہٕ کیٚنہہ یِمَن چھِ پَنٛنُے آسان اَصٕل یہِ مطلب پھل وَل یِمَن ہُنٛد چھُ اصٕل پانَے یِوان گۄڈَے اَسہِ حظ چھُ سورٕے اٮ۪ولیبٕل وۄنۍ تۄہہِ یہِ نیُن چھُو تُہۍ ییٖزیو تُہۍ نیٖزیو سورٕے چھِ سورٕے پٔتلہٕ رازما چھِ یِم چھِ پھٔلۍ دار چھِ پٔتلہٕ دار چھِ ہر کانٛہہ ٹماٹَر چھِ وانٛگَن مَٹَر سورٕے چھِ اٮ۪ولیبٕل حظ اَہَن حظ آ اَہَن حظ تُہۍ ہیٚکِو پَنُن بیول پَتہٕ پانَے اگر تُہۍ تھٲیِو سُہ یا لہٰذا کَریل بیول چھُ سُہ روزِ پانَے پانَے بیٚیہِ ؤرِیہِ خٲطرٕ تۄہہِ چھُو پَتہٕ پَتہٕ ہیٚکِو تُہۍ سُے ؤیِتھ پانہٕ تۄہہِ کَتھ چھُو بار بار یُن بٲلۍ والٮ۪ن نِش ژھانٛڈنہِ حظ آچھا حظ تُلِو بِہِو